واریاہ پرٛابلِمٕز چھِ گَژھان آز چھنہٕ لوٗکَن فرصَتی زِ بَڑٮ۪ن بُزرگَن ہُنٛد خیال تھاوان تِکیٛازِ آز چھِ کام تِژھ یہِ نوکری چھےٚ لُکَن پَنُن ہُنٛد گَربار چھُ پَنٕنۍ سوشَل لای سوشَل لایِف چھِ ییٚمہِ سۭتۍ اٮ۪لڈَرلی لُکَن چھِ واریاہ پرٛابلِمٕ گژھان تِمَن چھُنہٕ پوٗرٕ پراپَر کِیر واتان کِہیٖنۍ ہُتہِ چھِ غُربَت تہِ آسان پونٛسہٕ چھِ آسان واریاہ کَم ییٚمہِ سۭتۍ لُکَن واریاہ پرٛابلمٕز چھِ فیس پٮ۪وان کَرٕنۍ ہٮ۪لٕتھس ہیٚلتھ کیرَس منٛز تہِ سوشَل سَپوٗٹ چھُنہٕ تِمَن مِلان کیٚنٛہہ تِمَن چھُنہٕ خیال یِوان تھاونہٕ کِہیٖنۍ ییٚمہِ سۭتۍ اَ اَتھ کیٛاہ چھِ وَنان لوٗکَن ہِنٛز پرٛابلِمٕز چھِ بَڑان ہاں کٔشیٖر منٛز چھُ اَسہِ زِ یہِ اکھ زِ کہِ لُکَن چھِ ییٚلہِ غُربت چھِ آسان تَمہِ سۭتۍ چھِ اٮ۪م ان اٮ۪مپلایم۪ٹ ییٚل ییٚلہِ لوٗکن نوکری چھَنہٕ تہٕ کَرن کیٛاہ کھٮ۪ن کیٛاہ چٮ۪ن کیٛاہ ییٚمہِ سۭتۍ پرٛابلِمٕز کیٛاہ گژھِ زِ لیٹ مٮ۪ریٚجٕس گٔے لیٹ مریٚجٕس گٔی یٚلہِ نہٕ یِمن بِچارٮ۪ن خاندرٕ بَنٲوِکھۍ تیٖتیٛاہ درٛوگۍ یوٗتاہ اِنسان ہیٚکِہِ نہٕ اہزوٗمٕے کٔرِتھ ییٚلہِ خانٛدرٕ بَنٲوِکھۍ درٛوگ خانٛدرٕ چھِ گژھان لیٹ لیٹ مٮ۪ریٚجٕس چھِ گَژھان ییٚمہِ سٕتۍ پرٛابلِمٕز گٔے یہِ کہِ پتہٕ چھُنہٕ یِمن بَچَے بَنان اَوے یہِ زِ وَنان کہِ لکچارسٕے گژھِ خانٛدَر کَرٕنۍ گَرِ گژھن پانٛژ بٲژ اگر آز چھِ پانٛژوَے گژھن زٮ۪نٕنۍ وٲلۍ آسٕنۍ اَدروایِز چھےٚ گَژھان پرٛابلِم دَوا چھُ واریاہ درٛوگ آسان ییٚمہِ سۭتۍ لوٗکَن بَچارٮ۪ن دَبہٕے چھنہٕ اٮ۪ولیٚبٕلڈ آسان تہٕ پتہٕ چھِ ہٮ۪کان تِمن وارِیاہ پرابلَمٕز بیٚیہِ عٮ۪لاج خٲطرٕ چھِکھہٕ پونٛسہٕ آسان اَوَے چھِ یژھان کہِ گورمنٛٹ گژھ تِژ سِکیٖمٕز کَڑنۍ ییٚمہِ سۭتۍ اَسہِ یہِ داو مُفت مِلِہا بیٚیہِ عٮ۪لاج تہِ گژھِ ہا واریاہ بیٚیہِ گژھن واریاہ چیٖز واریاہ گورمننٛٹ اَسہِ فراہَم کَرُن مُواقعہٕ زِ أسۍ ہٮ۪کو نوکری واریاہَن نوکری گَژھن سارنی مِلٕنۍ ییٚمہِ سۭتۍ اَسہِ لوٗکَن ہِنٛز واریاہ پرابلِمٕز دوٗر گَژھان پرٛابلٕز چھِ لُکھ واریاہ فیس کَران ییٚمہِ سۭتۍ اَسہِ ییٚلہِ نہٕ نوکریی ٲس نہٕ تہٕ کھٮ۪ن چھٮ۪نٕکۍ چھِ گَژھان لوٗکن چھُ پٮ۪وان گَرس پٮ۪ٹھ اثر گَرٕ چلاوُن چھُ واریاہ مُشکِل گٕ چلاوُن چھُ واریاہ مُشکِل اَتھ منٛز چھِ گَرٕکۍ ضروٗریت آسان بَچَن ہٕنٛز ضُروٗریت آسان پٮ۪رنٛٹسَن ہِنٛزۍ ضُروٗرت آسان کھٮ۪ن چٮ۪نسٕے چھُ گۄڈٕ دُنِہکۍ پونٛسہٕ لگن ییٚلہِ گۄڈٕ ییٚلہِ گۄڈٕ اِنسان شامس کمٲوِتھ اَنہِ کھے دۄہس ییٚلہِ نہٕ پونٛسے آسان تہٕ کھٮ۪ن چھٮ۪ن کیٛاہ تہٕ اٮ۪لڈرلی لُکن کیٛاہ خٕدمت ضٔروٗری چھِ اٮ۪لڈَرلی لُکَن خٕدمَت کَرنہٕ خٲطرٕ چھُ پونٛسہٕ لَگان بیٚیہِ کیر آسان ییٚلہِ اِنسان زیٚنہِ نیرِ تیٚلی کھیٚے چے شامَس تیٚلی واتہِ یہِ پنٛنِس عَیالَس ییٚلہِ نہٕ وۄنۍ ک پونٛسَے آسَنہٕ تہٕ کھیٚے چے تہٕ واتہِ کیٛاہ گورمنٹَن کٔر فاینانشلی سَپوٹ چھُ یِوان کَرنہٕ گژھِ یُن تھوڑا سا سَپوٹ کَرنہٕ ییٚمہِ سۭتۍ لوٗکَن واریاہ مَدَتھ مٮ۪لہِ ہا فاینانشلی گژھن تِم سَپوٹ یِن کَرنہٕ گورمنٹ اگر فاینانشٔلی سَپوٹ یِمن تھوڑا تھوڑا کَرِہا تہٕ تِمَن مِلہِ ہا پَتہٕ پونٛسہٕ تِم گژھَن آرام سان پَتہٕ اِنسان اَتھ سۭتۍ اِنسان ہیٚکہِ ہا آرام سان گَرٕ چَلٲوِتھ گَرٕ چَلاوُن چھُ واریاہ مُشکِل وٕنکٮ۪س زِندگی چھِ واریاہ مُشکِل اگر پانٛژھ بٲژ چھُ پانٛژھ ؤنی بٲژن چھُ زٮ۪نُک مواقعہٕ ژھانٛڈٕنۍ اَدروایز چھَنہٕ زِندگی واریاہ مُشکِل روزٕنۍ لایف گٔے واریاہ مُشکِل ییٚمہِ سۭتۍ زِندگی جہنَم بَنے نوکری چھَنہٕ لوٗکَن کِہیٖنۍ لُکھ چھِ پٔرِتھ لیٖکھِتھ بٮ۪کار کاروبار چھُ تھپ زٮ۪نٕکۍ اوزکہٕ چھِ واریاہ کَم ییٚمہِ سۭتۍ لوٗکَن ٹٮ۪نشَن فرٛسٹریٚشَن ؤژھ لُکھ چھِ سونٛچان آسان ییٚمہِ سۭتۍ پرٛابلِمٕز گٔے بَرداش مۄکلیِو ییٚلہٕ نہٕ رۄپیہِ آسہٕ تہٕ ٹٮ۪نشَن چھُ اِنکریٖز گَژھان ییٚلہِ وَنہٕ پونٛسہٕ آسہِ خۄشٲلی تہِ چھےٚ آسان تہٕ مگر بیٚیہِ چھُ لُکَن سۭتۍ ٹایم سپٮ۪نٛڈ آسان کَرُن تَتھ خٲطرٕ چھُ ٹایم واریاہ لُکَن نِش کَم زِ لُکھ دِن أکِس دوٗرِس ٹایم أکِس دُوٗرِس ٹایم دِیُن چھُ واریاہ مُشکل أزکہِ زَمانہٕ کیٛازِکہِ لُکَن چھِ اَکھ پَنٕنۍ ٹٮ۪نشَن تہِ کارُبار چھِ نوکری چھِ جاب چھِ یِم جاب چھِ کَران تِمَن چھِ آسان دَہہِ پٮ۪ٹھ ژۄن تام دَہہِ پٮ۪ٹھ پانٛژَن تام تِم چھِ شامَس یِوان گَر پَتہٕ چھِ آسان تِ پَننہِ کامہِ کَرٕنۍ بہٕ لُکَن نِش چھُنہٕ ٹایمٕے یِوان بہنس ییٚمہِ سۭتۍ تِمن واریاہ فیٖل چھُ گژھان سُہ اَسہِ نِش چھُنہٕ کانٛہہ ٹایِم ییٚتہِ یِوان اَسہِ چھُنہٕ کانہہ سپوٹٕے کَران اَسہِ چھِ بٔلۍ ہُرٮ۪مان مگر تِم چھِنہٕ یہِ زانان زٕ أسۍ ہَسا چھِ لایِف گٔمٕژ ختٕم اَسہِ ہَسا چھِ لایِف اَسہِ چھِ لایف زِندگی چھِ واریاہ ٹَف بَنے زٮ۪نُن بَنو مُشکِل ایکِپوٗمٮ۪نٛٹٕس چھِ کَم لُکَن چھِ واریاہ پرٛابلِمٕز فیس گَژھان لُکھ چھِ وَنان وَنہِ کیٛاہ بَننہِ سٲنۍ لایف چھِ واریاہ مُشکِل اَگر أسۍ مَرو أسے مرہاوٕے یوٗتاہ یوٗتاہ چھُ اِنسان چھُ سیوٗسایڈٕل خَیال یِوان سیوسایڈ چھِ لُکھ بیٚہوان کَرنہِ ییٚلہِ نہٕ رۄپے آسنکھ ژوٗر چھِ بیٚہوان کَرنہِ غلَط کامہِ کُن چھِ رٲغِب گژھان ییٚلہِ پونٛسہٕ زٮ۪نہٕ خٲطرٕ چھُ اِنسانَس آسان گژھُن واریاہ ضُروٗری اَوَے چھَس بہٕ وَنان زِ گورمٮ۪نٹ گَژھِ واریاہ فرام کَرُن لُکَن مواقعہٕ ییٚمہِ سۭتۍ تِمَن فٲیدٕ واتہِ ہا تہٕ تِم ہٮ۪کَہن پَنٕنۍ ضوٚریاتہِ زندگی اَصٕل پٲٹھۍ چلٲوِتھ